ایٚڈمِشَن کرنہٕ باپَتھ یِم سکوٗلَس منٛز ضروٗری ڈاکمیٚنٹہٕ ضروٗرت چھِ لَگان تِمَن منٛز چھُ آدھار کارڈ بیٚنٛک کاپی ہُنٛد اَکھ زِراکٕس تہٕ پرٛیٖویَس یِیَر اکیڈمِک رِپوٹ تہِ شٲمِل یِوان تہٕ فوٹوگرٛاف تہِ چھُ لَگان سکوٗلَس منٛز دٲخلہٕ میلنہٕ خٲطرٕ چھُ ؤرۍ یَس پٮ۪ٹھ ایٚڈمِشَن باپتھ اکھ فرٛی فی تہِ بھرنہٕ یِوان ییٚمہِ کہِ وجہ سۭتۍ اِنسان آرام سان ؤرۍ یَس پٔرِتھ چھُ ہیٚکان